ہندوستان یُس چھُ یہِ چھُ کُنوہ شتھ ستی جِی یَس منٛز آزاد گومُت انگریزن ہند قبضہٕ تفل یہٕ چھُ وارہن سٹیٹن ہُند بنیومُت یمن منٛز کیٚنٛہہ سٹیٹن ہنُد نٲو چھُ جموں اینڈ کشمیر یتھ وۄنۍ یوٹی یُک درجہٕ آو دِنہٕ یہِ بنٲوکھ ونۍ یوُ ٹی گۄڈ ٲس یہِ سٹیٹ بیاکھ یُس چھِ سُہ چھِ پنجاب بیاکھ سٹیٹ یۄس چھِ سُہ چھِ دہلی بیاکھ سٹیٹ یُس چھِ سۄ چھِ گُجرات بیاکھ سٹیٹ یۄس چھِ سُہ چھِ راجستان